سَلامُ علیکُم وَ علیکُم سَلام کٕم حظ چھِو آ نوٗر محمد أسۍ حظ تُہۍ کٕم چھُو فرمٲتو جِناب اَچھا اَچھا تُہۍ چھُو بزنِس تُہۍ چھُو بزنِس رِلیٹِڈ کَتھ کَران ٹھیٖک آ ؤنۍتو

بَ برابر برابر ریٖسنٛٹلی حظ زٕے دۄہ گٔے اَتھ اَسہِ کھور یہِ اوٗبرس پٮ۪ٹھ وۅنۍ ہٮ۪کِو تُہۍ یہِ آن لایَن تہِ یہِ بُک کٔرِتھ یہِ یُس اَسہِ سٲنۍ شِکارا چھِ اَچھا ؤنۍتو ٹھیٖک گۄڈٕ ؤنۍتو تۄہہِ مےٚ تۄہہِ کٔژ مٮ۪مبر چھُو تۄہہِ کٔژن چھُو وِزِٹ کَرُن مےٚ چھِنا تَمے حِساب ییٚتہِ یۄس شِکارا چھِ یُس بوٹ فایِو ممبر تۄہہِ کٔژ تۄہہِ کٔژ کمپاٹمٮ۪نٛٹ چھُو اَتھ منٛز یُس بوٹ چھُو تۄہہِ کٔژ کمپاٹمٮ۪نٛٹ وول چھُو ضروٗرت یہِ گَو روٗم زٕ کِچن تہِ آسوٕ تھاوہو بہٕ کِنہٕ تۄہہِ چھُو آوُٹ سایڈٕے کھٮ۪ون کِچن اَسہِ حظ چھُ کِچن کِچن سِسٹم تہِ چھُ اَسہِ ایٚویلِبُل ٹھیٖک حظ تُہۍ کٔژن دۄہن پٮ۪ٹھ چھُ یہِ پٲنٛژ شےٚ دۄہ تۄہہِ کُس ہُہ چھا تھَاوُن لگجٔری وول چھَا تھاوُن کِنہٕ ڈِلٮ۪کٕس وول چھُ تھاوُن اَسہِ بوٹ تۄہہِ وۅنۍ کیٛاہ چھُو وۅنۍ چھُو تۄہہِ وُنکٮ۪ن یہِ چھَا بُک کَرُن کِنہٕ تُہۍ چھُو یَژھان گۄڈٕ ریٹ زانٕنۍ کیٛاہ چھِ وُچھُو حظ تُہۍ یُس تۄہہِ فایِو مٮ۪مبر وول ووٚنوٕ نا اَتھ منٛز چھُو تۄہہِ اَکھ میلان زٕ روٗم بیٚیہِ چھُو تۄہہِ اَتھ میلان ٹالیٹ اَکھ تہٕ بیٚیہِ کِچن اَکھ اَتھ گژھیو تۄہہِ ایرا آ یہِ چھُ فُل یہِ یِیو تۄہہِ فُل سیٹس منٛز أکِس حظ باسہِ یُس ڈِلٮ۪کٕس وول یہِ چھُنہٕ حظ اگر تُہۍ شٮ۪ن دۄہن کٔرِو سِٹے اےٚ ایٚراوُنٛڈ ایراوُنٛڈ گَژھو تۄہہِ ٹونٛٹی فایو تھاوزنٛٹ یِیو تۄہہِ بِل آ فایِو ممبر حظ پٲنٛژن یا شٮ۪ن دۄہن پٮ۪ٹھ تۄہہِ یِیِو اَیراوُنٛڈ وۅنۍ گر تُہۍ لگجٔری وول کٔرِو سُہ گَژھِ تھوڑا اَمہِ کھۄتہٕ زیادے تِکیٛازِ تَتھ چھِ الگٕے سِٹایل آسان تہٕ پانٛژن شےٚ دۄہن چھُ تۄہہِ تۄہہِ روزِو اَتھ پانے آپریٹر ہٮ۪کِو بیٚیہِ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ تہِ نِتھ یہِ فیسلٹی چھِ اَسہِ ایٚویلِبُل تۄہہِ ہٮ۪کہوٗن یہِ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ پکنٲیِتھ تہٕ اگر تۄہہِ ڈَلس أنٛدۍ أنٛدۍ نٔگیٖنس آسٮ۪و أنٛدۍ أنٛدۍ نَژن تہِ اَتھ ہیٚکِو تُہۍ سٲلِمس نٔژِتھ تۄہہِ روزِو یِمن پانٛژن دۄہن روزیِو تۄہہِ آپریٹر سۭتۍ اَتھ تۄہہِ یُس تہِ یۄس تہِ مان ژٕ یہِ ٕتۄہہِ سٔروِس آسٮ۪و ضروٗرت سُہ میلوٕ تۄہہِ اَتھ منٛز حظ آ بَرابر حظ آ پتہٕ حظ کَرو تھوڑا رَژھِ ہنا گَژھِ کَم اورٕ یورٕ ہُہ جی ایس ٹی وِی ایس ٹی ما وٮسٮ۪س کیٛازِ اَز چھِ جی ایس ٹی تہِ اَرٕداہ پٔرسنٛٹ پٮ۪وان دیُن تہٕ تِم البتہ اَکھ چیٖز چھُ تۄہہِ چھُ یہ آن لاینٕے یہِ بُک کَرُن اَز چھِنہٕ أسۍ آف لایَن تھوٚمُت تِکیٛازِ أسۍ چھِ نٔے نٔے وۅنۍ اِنِشیٚٹیو ییٚتہِ تُلان تۄہہِ چھُو یہِ آن لایَن یہِ کَرُن بُک اوٚبرس پٮ۪ٹھٕے کَرُن آن لایَن پورٹل کۅ کَرُن اوپُن تٔتی کَرٕنۍ پیٚمٮ۪نٛٹ تہِ تہٕ آ اَتھ چھِ اٮ۪ڈوانٕس پیٚمٮ۪نٛٹ تہٕ تُہنٛز پیٚمٮ۪نٛٹ چھِ فُل سٮ۪کیٛور اَتھ مہٕ ہیٚیِو تۄہہِ کٕہینٛۍ پرواے آ ٹھیٖک حظ چھُ اگر تۄہہِ بیٚیہِ تہِ میٛون آسٮ۪و ضروٗرت کیٚنٛہہ تُہۍ کٔرۍزیٚو مےٚ سۭتۍ کنٛٹٮ۪کٹہٕ چَلو چَلو ٹھیٖک حظ ٹھیٖک